سٲنِس یتھ ڈِسٹرک اننت ناگس مَنٛز چھِ واریاہ زیادٕ نیچرَل رِسورسز لایک آب چھُ جَنٛگلات چھِ یا کینٛہہ تہِ مِنِرَلز چھِ نیران یم اسہ واریاہ زیادٕ فٲہدٕ چھِ دِوان یا اتھ چھُ سٲنِس اننت ناگ ڈِسٹرکَس چھ واریَہَو سورسو پیٚٹھ آب واتان لایک پہلگام گلیشرس چھِ تمو پیٚٹھ چھ تور آب واژان یا ویری ناگ ناگ چھُ اَتہِ اتھ پیٚٹھ تہِ چھُ یا یمن أسۍ یم سپرِنٛگس چھِ ونان تمن پیٚٹھ تہِ چھُ یا کِہِر چھِ تمو پیٚٹھ تہِ چھُ تتھ آب سپلاے واتان سٲنِس اننت ناگ ڈِسٹرکَس مَنٛز چھ کانسٹنٹلی یم منسپلٹی چھِ تِم چھِ کانسٹنٹلی کلیٖن تھاوان سون ایٚنوَرامنٹ تتہِ تِم چھِ واریاہ زیادٕ محنت کران تہٕ بیٚیہِ چھِ تِم ڈسٹبن تہِ استعمال کران پَتہٕ چھِ تتھ کُنہ أکِس جایہِ ژھِنن ترٲیِتھ یا أسۍ ونو یہِ تہِ یتھ مانسر لیک یُس چھُ تتہِ پیٚٹھ تہِ چھُ اننت ناگ ڈِسٹرکَس آب واتان